ہیلو اسلام علیکُم وعلیکُم سلام ٹھِیٖک پٲٹھۍ چھِو حَظ اہَن حَظ ٹھِیٖک پٲٹھۍ ؤنِو حَظ پانٛژھ ہَتھ رۄپیہِ ییٚلہِ ژٕ یِکھ تہٕ ژےٚ گٔیی سَاڈے ترےٚ ہَتھ بہٕ حَظ یِمہٕ بَرابَر ییٚتی اسہٕ بہٕ تقریٖبن اسہٕ بہٕ مَاگَم مَارکیٹَس منٛز آد حَظ اسلام علیکُم